ہیٚلو اَسلام علیکُم تُہۍ أنِو یِم کَتریو بانہٕ حظ اَسہِ حظ ٲسۍ کَتریو بانہٕ ہیٚنۍ اَسہِ اوس ہُو کَتریو بانَن منٛز چھِ روزان ٹھیٖک ترٛیش حظ چھِ چیٚوان بیٚمار دٲری حظ چھِ گرَس منٛز آسان تُہۍ کٔم کٔم بانہٕ چھِو کٕنان تہٕ اسہِ حظ ٲسۍ ہیٚنۍ تۄہہِ نِش بانہٕ بانَن منٛز کٔم کٔم قٔسٕم چھِو تُہۍ کٕنان کَتریو بانَن منٛز

اَہَن حظ کَتریو پیٛالہٕ تِمن کیٛاہ حظ چھِ ریٹ کَتریو پیٛالن کیٛاہ کیٛاہ حظ رَنٛگ بہ رَنٛگی چھا حظ تِمن کَلر کٔرِتھ کَتریو بانَن کِنہٕ سِمپٔل چھِو کٕنان تُہۍ

رَنٛگ بہ رٔنٛگی یُس حظ یہِ کَتری یَتھ منٛز دۄد چھِ زیٚوٕراوان اَتھ چھِ یہِ یِمن ہر کُنہِ یہِ کۭتِس پیٚیہِ اسہِ تۄہہِ نِش بہٕ حظ چھَس دَپان یہِ رَنٛگ بہ رٔنٛگی یِتھٕ پٲٹھۍ دۄد چھِ زیٚوٕراوان یہِ بانہٕ یہِ کٕتِس گژھِ اَسہِ یہِ کَتریو بانہٕ کٕتِس پیٚیہِ اَسہِ تۄہہِ نِش رَنگ بہ رٔنگی وۅنۍ کٔرۍہوٗس نا کَم کِہیٖنٛۍ تہٕ سِٹیٖلٕچ ریٹاہ چھِو اَتھ وَنان کَترو بانَس تُہۍ سِٹیٖل کِس حظ گژھِ واریاہ فرٕق وۅنۍ کٔرِو حظ وۅنۍ کٔرِو حظ کَم کیٚنٛہہ واریاہ تُلٕنۍ یِم کَتریو بانہٕ کیٛازِ یِمو سۭتۍ حظ چھُ روزان اِنسان ٹھیٖک بےٚ بیٚیہِ چھُ اَسہِ خانٛدر گرَس منٛز تمی موٗجوٗبہٕ تُہۍ ییٚلہِ نہٕ کَمٕے چھُو کران تہٕ أسۍ کیٛاہ ہیٚمَو تۄہہِ تھوٚو اتھ تۄہہِ تھوٚوُے نہٕ کٕنَن ریٹ اَتھ ؤنِو حظ کَم کَتریو بانَس سِٹیٖل بانَس حظ گژھِ واریاہ فرٕق اَتھ کٔرِو حظ کَم اَسہِ حظ چھِ ہیٚنۍ کَتریو یِم دۄدٕ خٲطرٕ أسۍ حظ ہیٚمَو پنٛژاہ بیٚیہِ حظ چھُ مےٚ ماسہِ تہِ خانٛدر أسۍ حظ تُلَو واریاہ تۄہہِ نِش مَگر تُہۍ کٔریو رِزنیبٕل ریٹ یُتھ اِنسان ہیٚون لایَق گژھِ تُہۍ حظ چھِو گۄڈَے تھاوان زٕ ہَتھ ترٛےٚ ہَتھ تیٚلہِ کیٛاہ حظ ہیٚمو أسۍ پنٛژاہ بانہٕ تۄہہِ نِش اَسہِ کٕتِس وۅنۍ ؤنِو حظ تُہۍ مۄخصر اَسہِ کۭتِس پین پَنژاہ بانہٕ کۭتِس پین اَسہِ مۄخصرٕچ ریٹ ؤنِو یہِ ایٚڈرَس ؤنِو حظ تُہۍ کَتیٚتھ چھُو یہِ دُکان اچھا ٹھیٖک حظ کَتیٚن حظ چھُ یہِ اَتہِ کیٛاہ أنٛدۍ پٔکۍ کیٚاہ حظ چھُ اَتہِ ییٚتین تۄہہِ یہِ دُکان چھُو اَگر حظ أسۍ آردڑ دِمو تُہۍ سوٗزیو اَسہِ گرٕ کِنہٕ اَسی چھُ یورٕ گٲڑۍ ہیٚتھ یُن اَہَن حظ تُمبکھ نارِ تُلو أسۍ خانٛدرٕ خٲطرٕ اَسہِ دوٚپُو نہ حظ تۄہہِ اَسہِ چھُ پَنٛژاہ تہِ تُلٕنۍ یِم پیٛالہٕ بیٚیہِ تُلَو تُمبکھ نارِ تہِ تہٕ وۅنۍ حظ أسۍ وُچھو نہ وۅنۍ تُہُنٛد کیُتھ یہِ آسہِ مِٹیٖریَل اَسہِ حظ گژھِ میلُن صاف مِٹیٖریل کیٛازِ اَسہِ حظ بوٗز تُہُنٛد تہٕ تَوے حظ کوٚر اَسہِ تۄہہِ سۭتۍ کونٹیکٹ اَسہِ دوٚپ اَسہِ چھُ بوٗزمُت تُہُنٛد تُہۍ چھِو ماننہٕ یِوان بانہٕ کٕنَن منٛز شِکایَت گژھِ نہٕ یِنۍ تی حظ شِکایَت گژھِ نہٕ اَسہِ پَگاہ یِنۍ کہِ تِکیٛازِ اَسہِ حظ پیٚیہِ کٔم کٔم اَہَن حظ ٹھیٖک تی حظ أسۍ چھِ وَنان اَسہِ حظ ؤنی زیٚو ایٚڈریس کَتین چھُ أسۍ وٲتۍ تیٚلہِ ٹھیٖک حظ چھُ چلو أسۍ حظ یِمو چلو اَدٕ حظ بِہیو حظ خدایَس حَوالہٕ اَسلام علیکُم